مےٚ چھُ واریَہَن جایَن ٹرٮ۪ول کوٚرمُت کَشمیٖرَس مَنٛز اِنڈیاہَس مَنٛز واریَہَن جایَن تہٕ مگر کَشمیٖرَس مَنٛز چھِ مےٚ واریَہَن جایَن فوٹو تُلمٕتۍ پِکچَر کٔرمٕتۍ پِکچٲرس تُلمٕتۍ پَننۍ تُلمٕتۍ ماوُنٹینَن ہٕنٛدۍ تُلمٕتۍ ییٚتہِ واریہَن چیٖزَن ہٕنٛدۍ تُلمٕتۍ پِکچَر مگر بہٕ چھَس یَژھان وۄنۍ أکِس اِنڈیاہَس مَنٛز أکِس جایہِ گَژھُن آگرا تاج محل وٕچھنہٕ بیٚیہِ چھَس بہٕ یَژھان گَژھُن جوٚموٗ جوٚموٗ مَنٛز تہِ چھِ واریاہ زیادٕ چیٖز یتھ وَنان چھِ سٹی آف ٹیٚمپلز جوٚمو وَس تَتہِ چھَس بہٕ یَژھان واریَہَن چیٖزَن ہٕنٛدۍ پِکچَر تُلٕنۍ خاص کر آگراہَس مَنٛز چھَس بہٕ یَژھان تاج محل وٕچھُن تاج محلَس مَنٛز چھَس بہٕ وَنان واریاہ زیاد فوٹو تُلہٕ ہا بہٕ أنٛدرٕ کَنہِ تُلہٕ ہا بہٕ فوٹو تَتہِ کۭژاہ خوٗبصورتی چھِ یا تتہِ حظ چھ تَتھ تِمَن پِلرَن چھ تَتھ لیٖکھِتھ سُہ قۄرٲنی قۄران چہِ آیَت چھِ تتھ لیٖکھِتھ تِمَن پِلرَن تہٕ بہٕ چھَس یَژھان سُہ تِمَن پِکچَر تُلُن پَننہِ پَننہِ اَتھِ تُلُن پِکچَر بہٕ چھَس یَژھان وِزِٹ کَرُن تور آگرا گَژھُن آگرا چھَس بہٕ یَژھان گَژھُن تہٕ تَتہِ چھَس بہٕ یَژھان پِکچَر تُلٕنۍ تہٕ بیٚیہِ چھَس بہٕ یَژھان واریَہَن جایَن چھَس بہٕ یَژھان ہِندُستانَس مَنٛز گَژھُن بہٕ چھَس یَژھان گۄڈٕ ہِندُستانَس مَنٛز ہَر أکِس جایہِ گَژھُن بہٕ وٕچھ ہا ہر کانٛہہ چیٖز وٕچھ ہا بہٕ تَتہٕ ہِندُستانَس مَنٛز کُس کُس چیٖز چھُ وارہَن جایَن چھُ کُتُب مِنار کُتُب مِنار تہِ چھَس بہٕ یَژھان واریاہ زیادٕ وٕچھُن تہٕ تَتہِ پِکچَر تُلٕنۍ مےٚ چھِ وٕچھمٕژ میٲنٛۍ فرنڈ ٲس اَکہِ لَٹہِ سۄ گٔے تاج محل وٕچھنہِ تہٕ آگرا گٔے سُہ تہٕ تٔمۍ وٕچھ تاج محل وٕچھ مےٚ تَتہِ واریاہ زیاد تمہ سٕنٛدۍ تِم پِکچَر تہٕ تِم ٲسۍ واریاہ زیاد خوٗبصوٗرت تہٕ تَمہِ پَتہٕ آو مےٚ تہِ بہٕ تہِ ٲسٕس وۄنۍ یَژھان بہٕ گَژھ ہا آگرا تَتہٕ کَرہا بہٕ کٲم تَتہِ بہٕ تُلہٕ ہا بہٕ تِم پِکچٲرس مگر مےٚ چھُ واریاہ زیادٕ شوق چھُ مےٚ آگرا گَژھنُک بہٕ چھَس وَنان بہٕ کر گَژھٕ آگرا تہٕ بہٕ تُلہٕ ہا بہٕ وٕچھہٕ ہا تَتہِ تاج محل تاج مَحلَس کِتھ چیٖز مَطلَب کم کم کیاہ کیاہ چھُ تَتھ تتھ تِمَن لَبَن مَنٛز چھِ تتھ کیاہ تام گَرٲے کٔرِتھ تِم چھَس بہٕ یَژھان وٕچھٕنۍ پانہٕ پَننٮ۪و أچھو چھَس بہٕ یَژھان وٕچھِن بہٕ چھَس نہٕ یَژھان فوٹو کہِ ذریعہ وٕچھُن کینٛہہ تہٕ تمہ پَتہٕ چھَس بہٕ یَژھان اکھ چھَس بہٕ یَژھان آگرا وٕچھُن کُتُب مِنار وٕچھُن واریاہ چیٖز واریَہَن جایَن چھَس بہٕ یَژھان اِنڈیاہَس ہِندُستانَس مَنٛز گَژھُن تہٕ زیاد تَر چھ مےٚ تاج محل زیاد چھُ مےٚ تاج محل پَسَنٛد تاج محل چھَس بہٕ یَژھان زیاد گَژھُن تور چھَس بہٕ یَژھان امہ موٗجُب گَژھُن ذٕ بہٕ تُلہٕ ہا تَتہِ فوٹو تتھ تاج محلَس سۭتۍ بہٕ وٕچھ ہا تَتہٕ کۭتیاہ چیٖز کِتھ کِتھ تَتہِ چھِ تِم پِکچَر تِتھ خوٗبصورت وۄتھان تِم پے تَتَھ چھِ تتھ بیٚیہِ آب تہِ چھِ تتھ برونٛہہ کَنہ تتھ تاج محلَس تہٕ فموار چھِ تتھ تاج مَحلَس برونٛہہ کَنہ تِمَن فموارَن نِش چھَس بہٕ یَژھان فوٹو تُلٕنۍ تہٕ مےٚ گَژھِ ہے مگر بیاکھ تُلُن فوٹو مےٚ تتھ تاج محلَس سۭتۍ تہٕ بیٚیہِ چھَس بہٕ یَژھان تِمَن فَموارَن فوٹو تُلُن تَتیٚتھ بیٚیہِ چھَس بہٕ یَژھان تتھ تاج محلَس فوٹو تُلنۍ تتھ بہٕ وٕچھ ہا کۭژاہ کۭتیاہ چیٖز چھِ تَتہِ کیُتھ خوٗبصورَت چھ لَگان اِنسان پَننیو أچھَو چھِ وٕچھان بیٚیہِ ییٚلہِ پانہٕ کَرہا بہٕ کِلِک تتھ فوٹو تتھ فوٹو تاج محلَس بہٕ وٕچھ ہا کوٗتاہ خوٗبصورَت چھُ سُہ لَگان تہٕ واریاہ زیاد پَسَنٛد چھُ مےٚ تاج محل بہٕ چھَس یَژھان بہٕ چھَس دَپان گۄڈنِچ لَٹہِ بہٕ گَژھِ ہا کانٛہہ اِنڈیا ہِندُستانَس مَنٛز گَژھ ہا بہٕ یَژھان چھَس بہٕ گَژھُن تَتہِ کَرہا بہٕ وِزِٹ تاج آگرا تہٕ تَتہِ وٕچھ ہا بہٕ آگراہَس مَنٛز سُہ تاج محل واریاہ زیادٕ بیٚیہِ چھِ واریاہ زیادٕ خوٗبصورت چیٖز نیٚبرٕ چھِ واریَہَن ہِندُستانَس مَنٛز چھ واریَہَن جایَن واریاہ چیٖز چھِ یہِ مَطلَب خوبصورت چیٖز ٹیمپل یَژھ ہا جوٚمُوَس مَنٛز چھ واریاہ ٹیمپل چھِ تَتہِ تِمَن ٹیٚمپلَن یَژھ ہا بہٕ تُلُن تُلہٕ ہا بہٕ فوٹو تِمَن ٹیٚمپلَن سۭتۍ تُلہٕ ہا بہٕ پِکچٲرس فوٹوگرافی کَرٕ ہا بہٕ تِمَن سۭتۍ یِمَن ٹیٚمپٕلَن تُلہہَ بہٕ فوٹو تِمَن یِم تہِ جَگہ آسن خوبصورتی یِم تہِ ہِندُستانَس مَنٛز یِم خوبصورت جایہِ چھَس بہٕ یَژھان گَژھُن تہٕ تَتہِ چھَس بہٕ یَژھان تِمَن خوٗبصورت جایَن نِش فوٹو تُلُن مےٚ چھِ کم کم میانن فرنڈَن چھِ کم کم فوٹو تُلمٕتۍ سۄ چھِ ہر وِز چھِ سۄ گَژھان وِنٹَرَس مَنٛز نیٚبَر تہٕ ہِندُستانَس مَنٛز ہِندُستان کیٚن ہر أکِس مُلکَس مَنٛز چھِ یَژھان گَژھان سۄ وِنٹَر کیٚن دوران سردی کِس موسمَس مَنٛزَن تمہِ پَتہٕ چھِس گَژھان تور تہٕ تمہِ پَتہٕ چھِ ییٚلہِ سۄ واپَس چھِ یِوان پَتہٕ چھِ سۄ فوٹوگرافی ہاوان تَتِچ تٔمۍ کۭژاہ فوٹوگرافی چھِ آسان تُجمٕژ تٔمۍ کۭژاہ فوٹوگرافی چھِ آسان تَتہِ کٔرمٕژ تہٕ تمہِ پَتہٕ چھِ سۄ ہاوان اَسہِ تہٕ تمہِ پَتہٕ چھ مےٚ واریاہ زیاد کرش یِوان بہٕ چھَس وَنان بہٕ تہِ گَژھ ہا تہٕ بہٕ تہٕ تُلہٕ ہا فوٹوگرافی واریاہ زیاد پَسَنٛد چھِ مےٚ پَسَنٛد تَتہِ فوٹوگرافی تُلٕنۍ بہٕ چھَس یَژھان ہِندوٗ کَشمیٖرَس مَنٛز چھِ مےٚ پرٮ۪تھ کُنہِ جایہِ چہِ یہِ فوٹو تُلمٕتۍ ماوُٹینَن پیٚٹھ چھ مےٚ تُلمت گُلمَرگہٕ چھ مےٚ تُلمت ٹَنٛگمَرگہٕ چھ مےٚ تُلمتۍ بارامُلا چھ مےٚ تُلمتۍ پرٮ۪تھ کُنہِ جایہِ چھِ مےٚ سۄنمَرگہٕ چھ مےٚ تُلمتۍ سۄنمَرگہٕ چھ مےٚ واریاہ فوٹو تُلمتۍ مگر یَژھان چھَس بہٕ زیادٕ ہِندُستانَس مَنٛز نیٚبرِمٮ۪ن مُلکَن مَنٛز گَژھُن ہِندُستان مَطلَب کَشمیٖر نیٚبَر چھَس بہٕ یَژھان ہِندُستانَس مَنٛز وارہَن مُلکَن مَنٛز گَژھُن تَتہِ چھَس بہٕ یَژھان تِمَن فوٹوگرافی تُلٕنۍ تہٕ تَتہِ چھَس بہٕ یَژھان تِمَن فوٹو تُلٕنۍ تہٕ بہٕ چھَس دَپان یِم فوٹوگرافی تُلہٕ ہا بہٕ تمہِ پَتہٕ تہٕ تمہِ پَتہٕ کَرہا بہٕ سۄ فوٹوگرافی تمہِ پَتہٕ وٕچھ ہا بہٕ تِم فوٹو کِتھ چھِ آسان یِتھ برونٛہہ کَنہِ پانہٕ اِنسان چھ تُلان فوٹو تہٕ تمہِ ساتہٕ چھِ واریاہ زیادٕ خوبصورت لَگان بہٕ چھَس دَپان بہٕ تُلہٕ ہا تِم فوٹو بہٕ کَرہا تِم کیچ پَننی فوٹو تمہِ کیمرا سۭتۍ کَرہا بہٕ تِم پِکچٲرس کیچ تہٕ تمہِ پَتہٕ چھَس بہٕ یَژھان بہٕ تِم فوٹو تُلٕنۍ تمہِ پَتہٕ وٕچھ ہا بہٕ ہاوہا بہٕ گَرکیٚن فوٹو تُلمٕتۍ تِمَن پلیسَن جایَن کتھ کتھ پلیسَس نِش کم کم فوٹو تُلۍ مےٚ کِمَن کمن پلیسَن نِش تُلۍ مےٚ فوٹوگرافی کٔر مےٚ تہٕ تمہِ پَتہٕ چھَس بہٕ یَژھان گَرکیٚن ہاوٕنۍ تہٕ بہٕ ہَسا گَژھِ ہا بہٕ واریاہ خۄش بہٕ چھَس دَپان بہٕ گَژھِ واریاہ خۄش تہٕ ییٚمہِ ساتہٕ بہٕ آگرا وٕچھِ تاج محل وٕچھِ تہٕ بیٚیہِ وٕچھِ بہٕ واریاہ چیٖز یِم واگا یِم کۭتیاہ چھِ کُتُب میٖنار چھِ کُتُب میٖرا کُتُب میٖنارے یوتَن چھُ نہٕ کینٛہہ واریاہ چیٖز چھِ ییٚتہِ بہٕ یَژھان چھَس تُلن تُلٕنۍ تہٕ تِمن جایَن فوٹو تُلٕنۍ بہٕ چھَس دَپان کہِ یِمَن جایَن تُلہا بہٕ فوٹو تہٕ تمہِ پَتہٕ وٕچھ ہا بہٕ گَرٕ یِمہٕ ہا بہٕ گَرٕ بہٕ گَژھ ہا واریاہ زیاد خۄش تہٕ ییٚلہِ بہٕ گَژھِ ہا وِزِٹ کَرہہَ باقیَن جایَن باقیَن مُلکَن مَنٛز